ہیٚلو اَسلامُ علیکُم وعلیکُم سلام اَہن حظ ٹھیٖک پٲٹھۍ چھُو اَصٕل پٲٹھٮ۪ن صحت چھا ٹھیٖک اَصٕل پٲٹھٮ۪ن بہٕ چھَس شبیٖنا جی تہٕ بہٕ چھَس آمٕژ یور حظ سرینَگر بہٕ ٲسٕس اوٚتامَتھ نٮ۪بَر بہٕ چھَس آلریڈی ییٚتی سرینَگرٕچی لڑکی تہٕ بہٕ ٲسٕس گٔمٕژ اوٚتام نٮ۪بَر بہٕ ٲسٕس دُبے گٔمٕژ وۄنۍ آیَس بہٕ حظ واریاہ کٲلۍ لگٕ بگ پٲنٛژھ دَہَن ؤرۍین لٔڑکی چھَس بہٕ ییٚتہِ چی سرینگرٕچی تہٕ بہٕ ٲسٕس گٔمٕژ دُبے تہٕ وۅنۍ سرینگر چھَُس بسان درگاہ حظرت بل اَہن حظ وۄنۍ آیَس تورٕ پانٛژھ دَہ ؤری گٔژھِتھ نہَ وۄنۍ دِیُت مےٚ فرینٛڈِ تُہُنٛد نمبر تہٕ دوٚپُن تُہۍ کٔرِو ییٚمِس سۭتۍ کَتھ تہٕ مےٚ چھِ وۅنۍ کیبہِ ہٕنٛز ضروٗرت یہِ ٹیٛوٗرِسٹہٕ گایِڈ ضروٗرت تہٕ تٔمۍ دیُت مےٚ تُہُنٛد نمبر دوٚپُن تُہۍ کٔرِو ییٚمِس سۭتٮ۪ن کَتھ تہٕ اَسہِ چھُ گژھُن یَپٲرۍ حظ سرینَگرٕے کَرُن تھوڑا یہِ ٹیٛوٗر ووٗر یَپٲرٮ۪ن مطلب پارک وارک چھِ ییٚتہِ نِشاط شالمار چھِ ہٲروَن چھِ چیٚشمَے شٲہی چھُ پٔری محل مۄغل گارڈَن چھُ ڈل لیک چھُ ہاوُس بوٹ چھِ اَپٲرۍ یور نوہٹہٕ جامع مسجِد چھِ گژھُن اولڈٕ سِٹی سرینَگر اَپٲری مطلب تَتہِ چھِ آسان پرٛتاب پارک اور چھُ گَژھُن اَستان چھِ ییٚتہِ درگاہ چھُ اَستان اَپٲرۍ چھُ گژھُن مُقدِم صٲبُن چھُ مےٚ کھَسُن یور بیٚیہِ دَسگیٖر صٲبُن خانیار

نہَ حظ یہِ یہِ تُہۍ پانَس ایٚویلیبُل آسوٕ اَتہِ گٲڑۍ اَچھا نہَ گٲڑۍ گَژھِ آسٕنۍ ہاے فاے گٲڑۍ گژھِ آسٕنۍ ہاے فاے نہَ نہَ گٲڑۍ گژھِ آسٕنۍ سۅ یَتھ منٛز آرام واتہِ آرام دایک گٲڑۍ ٹھیٖک چھُ ٹھیٖک چھُ مےٚ حظ چھِ اَصلی گایڈِ سٕنٛز ضروٗرت مےٚ کٔرۍمو تُہۍ گایڈِ موٗجوٗب تہٕ ہُو چھُو تُہۍ پانے پےَ ٹرٛانٕسپورٹ کیٛاہ چھُ اَسہِ ایٚویلیبُل کَرُن تہٕ آ سُہ تہِ سُکارپِیو تہِ چھِ ٹھیٖک نہَ حظ أسۍ چھِ کُنی زٔنۍیَن آ آ أسۍ چھِ کُنی زٔنۍ اَہن حظ وۅنۍ یہِ ریٹ آسہِ تہٕ تی چھُ مطلب یہِ أکِس بیٚیِس سۭتۍ تُہۍ کَران ٲسِو تہٕ تہِ چھُ اَسہِ سۭتۍ تہِ ہن اَہن حظ یہِ آسہِ تُہۍ چھُو نا پَے اَسہِ کیٛاہ چھِ ہٮ۪وان تہٕ تَمی حِساب یہِ تُہۍ اور ٲسِو ہٮ۪وان تہٕ تہِ دِمو أسۍ تہِ اَچھا اَچھا اَدٕ کیٚنٛہہ چھُ نہٕ تمیُک تہِ چھُنہٕ پَرواے کیٚنٛہہ کھٮ۪ن چٮ۪نُک ایرینٛج اَگر تُہی کٔرِو تہٕ تَتھ منٛز واتہِ سہوٗلیت میٛٲنۍ نہَ حظ نا أسۍ چھِ أسۍ چھِ کُنی زٔنۍ ٲمتۍ کیٛآزِ کہِ أسۍ چھِ سیٹٔل گٔمٕتۍ آلریڈی دُبے منٛزٕے وۅنۍ چھِ أسۍ تٔرۍمٕتۍ یور حظ اَسہِ دوٚپ أسۍ کَرو چکرا وکرا بیٚیہِ کٔشیٖر تہٕ بیٚیہِ آ یِم یاسا سرینگرَس أنٛدۍ پٔکۍ ساریٚے جایہِ چھِ مےٚ چھُ یِمن سارنٕے جاین نِش واتُن تَمہِ پَتہٕ چھُ مےٚ ترُن پَتہٕ لال چوک تہٕ شاپِنٛگ واپِنٛگ کَرنہٕ خٲطرٕ تہٕ آ لاسٹَس پٮ۪ٹھ گَژھو أسۍ لال چوک اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ اچھا اسلام علیکُم بِہِو خدایَس